میون فیروٹ میک اپ پروڈکٹ چھُ مارس اٮ۪چ ڈی یُس بہٕ یوٗز چھس کران مےٚ چھُ گونڈتھے یہِ پننِس سِکنس پیٹھ سہُ یوٗز اٮ۪پلے کوٚرمُت تہِ تمۍ سۭتۍ چھ میٲنۍ سِکن واریاہ سافٹ روزان واریاہ ملایم روزَن تہٕ مےٚ چھ سہ میٲنِس سکِنس چھُ سہٕ واریاہ زیادٕ پرو پروٹکٹ کران بہٕ چھس تمیُک تمیچ لپسٹِک تمچ لپسٹِک تہِ لگاوان تمچ نیٖل پینٹس تہِ لگاوان تمیُک ہایلایٹر تمیُک پرایمر تمِچ فونڈیشن مارس چھُ میانہِ سکنہِ خٲطرٕ واریاہ ٹھیٖک تہٕ باقی پروڈکٹس تہِ چھ لیک مے چھ باقی تہِ چھ باقی پروڈکٹس تہِ چھ تم تہِ چھ مےٚ یوٗز کرٔۍمتۍ ساروی کھۄتہٕ بیسٹ چھ میان میانہِ سِکنہٕ خٲطرٕ باسان مےٚ مارس اٮ۪چ ڈی یُس بہٕ یوٗز چھس کران تہۭ تِمچ لپسٹک چھ میانین میانٮ۪ن وُٹھن ہنٛد خٲطرٕ واریاہ اصل تم چھ میٲنۍ وُٹھۍ واریاہ سافٹ تھاوان یم چھ ڈمیج گژھان کیٚنٛھہ نہِ چھ یم میٲنۍ سکن ڈمیج گژھان ییٚلہِ بہٕ یہِ یِم امیکۍ پروڈکٹ چھس لگاوان تہِ مارس پروڈکٹ چھ واریاہ اصل یم چھ مارکیٹس منٛز تہِ واریاہ عام تہٕ یہِ چھ واریاہ اصل واریاہ زیادٕ اصل کریٖم ییٚمہِ سۭتۍ کریٖم تہِ امکۍ چھ پرٮ۪تھ کانٛہہٕ پروڈکٹ کریٖم چاہے کریٖم آسہِ لپسٹک آسہِ نیل پولش آیلینہٕ تمہٕ سۭتۍ چُھنہٕ مےٚ سایڈ افیکٹ پَننین أچھن باسان کیٚنٛھہ تمیُک مس خارا چھ تمۍ سُتۍ چھنہٕ مےٚ کہنۍ تہِ پرابلم باسان مارس پروڈکٹ چھ میانہِ سکنہٕ خٲطرٕ واریاہ اصل مےٚ چھ پننہِ سکنہٕ پیھ کوٚرمُت گوڈنتھے سۄے اٮ۪پلے باقی پروڈکٹس تہِ چھ مےٚ اٮ۪پلے کٔرۍمِتۍ تم تہِ چھ مےٚ ٹرے کٔرۍمٕتۍ البتہٕ مےٚ چھ مارس باسان واریاہ زیادٕ اصل تہٕ بہٕ چھس تمِچ نیل پینٹ تہِ یوٗز کران تیم تمِچ کریٖم تہِ تمیُک پرایمَر ہایلایٹر تمیُک تمکۍ باقی پروڈکٹس تہِ چھس بہٕ یوٗز کران لپسٹک وغیرہ تِم تہِ چھِس بہٕ یوٗز کران کَمپیکٹ چھُ مےٚ سہُ تہِ چھُ مارسُکٔے لیک مے چھُ وٹ ایٚوَر باقی تہِ چھِ باقی تہِ چھِ پروڈکٹ البتہٕ میانہِ سکنہٕ خٲطرٕ چھ مےٚ باسان بہتر مارس اٮ۪چ ڈی یُس بہٕ پننِس سِکنس پیٹھ چھس یوٗز کران تہِ میٲنۍ سِکِن چھ واریاہ سافٹ تمہِ سۭتۍ گژھان اس لیے بہٕ چھس باقی ین تہِ اڈوایس دِوان کہ تۄہۍ ہیکو سہُ ٹرے کرتھ تُہنزِ سکنہٕ خٲطرٕ روزِ سُہ ٹھیک تُہنزِ سکنہٕ خٲطرٕ روزِ سہُ اصل اگر تمن باسان چھ سہُ پننہِ سکنہٕ کٲطرٕ اصل تہٕ تم کرَن سہُ کنٹِنو نتہٕ چھ باقی پروڈکٹس تہِ چھ لیک مے سُہ تہِ چھُ واریاہ آصل سہُ تہِ آسہِ تمیکۍ پروڈکٹس تہِ چھ واریاہ اصل ٹینی واریکۍ تہِ چھ واریاہ اصل تم تہِ چھ واریاہ اصل البتہٕ مےٚ چھ پننہِ سکنہٕ خٲطرٕ باسان سۄ واریاہ زیادٕ اصل اس لیے چھ باقی یَن فرنڈسَن تہِ وٹ ایوَر باقی یم رلیٹِوٕز آسان تٔمن تہِ چھس بہٕ ایڈوایس دِوان کہ تم تہِ ہیکن مارس ٹرٛے کرتھ یہٕ زن مےٚ تہِ چھ پننہِ سکنہٕ خٲطرٕ واریاہ اصل اِون کہِ مےٚ چھ پننہِ فرنڈس تہِ ونان کہ ژےٚ چھ یوٗت گلو گژھان بُتھس پیٹھ ژٕ چھ یوٗت گلو گژھان پننس پانس ژٕ کُس پروڈکٹ چھس یو یوٗز کران اس لیے چھ مےٚ باسان یُس مےٚ مےٚ کومینٹس چھ یوان تمہِ سۭتۍ چھ مےٚ باسان کہ مارس چھ میانہِ سکنہِ خٲطرٕ واریاہ اصل اس لیے بہٕ چھس باقی ین تہِ اڈوایس کران کہ تم تہِ ہیکن مارس اٮ۪چ ڈی ٹرے کرتھ